اَگر بہٕ کَتھ کَرٕ أکِس کِہر منٛز کمہِ طٔریٖقہٕ چھُ آب یِوان کھارنہٕ گۄڈٕ اَگر بہٕ کَتھ کَرٕ اَگر کِہر آسہِ اَگر تَتھ گوٚل آسہِ ییٚلے تَمہِ سُہ ہیٚکو بالٹین سۭتۍ تہِ ہیٚکو آب کھٲلِتھ رَزو سۭتۍ تہٕ بیٚیہِ اَگر سہل طٔریٖقہٕ چھُ یِتھ پٲٹھۍ کِہر چھُ آسان بۄن تھٲوِتھ تہٕ گیٹان چھِ آب أسۍ اَتھٕ سۭتۍ چھِ گیٹان سُہ چھُ بیاکھ طٔریٖقہٕ اَمہِ کھارنُک مَگر یُس سہل تہٕ آسان طٔریٖقہٕ یُس آز چھُ سُہ چھُ الیٚکٹرک موٹرٕ سۭتۍ موٹرٕ سۭتۍ چھُ آب کھسان جلدی تہٕ واریاہ زیادٕ میٚقدارَس منٛز تہِ چھُ کھسان اَتھ موٹرَس چھُ یہِ ہیٚکو أسۍ پٮ۪ٹھٕ کِنۍ تہِ لٲگِتھ موٹر یا بیاکھ چیٖز چھُ آز یِوان سُہ چھُ یِوان توٗرۍ تراونہٕ یتھ سَبمٔرٕج موٹر چھِ وَنان تہٕ یہِ موٹر چھُ اَتھ چھُ یِوان سُوٚیچ ہیٚرٕ کَنہِ تھاونہٕ تہٕ ییٚلہِ اتھ بَٹُن چھِ دِوان تہٕ یہِ چھُ بۄنہٕ پٮ۪ٹھے آب صاف تہٕ شفاف چھُ کھاران یُس بیٚیہِ ٹھنٛڈ تہٕ واریاہ اَصٕل چھُ آسان صحتہٕ خٲطرٕ یہِ چھُ نیچرلی یہِ آب چھُ آسان نیچرلی پیٚور کٔرِتھ اورے تہٕ اَتھ چھُنہٕ فِلٹر یا صاف کَرنٕچ یا گریٚکناونٕچ ضرورَت گرِ کِہیٖنۍ